اگر بہٕ پَنٕنِس پَرنَس مُتعلِق یا پَنٕنۍ نوکری مُتعلِق کَتھ کَرٕ مےٚ چھِ کٔرمٕژ کَمپیوٗٹَر اِنجیٖنرِنٛگ بہٕ چھُس ماسٹٲرٕس گوٚمُت ماسٹٲرٕس اِن کَمپیوٗٹَر اٮ۪پلِکیشَس منٛز ریٖسٮ۪نٛٹلی کالِفایِڈ مگر اگر بہٕ وٕنکٮ۪نَس جابٕچ کَتھ کَرٕ بہٕ چھُس وٕنکٮ۪نَس بے روز گار کَتھ بہٕ چھُس جاب ژھانٛڈنا خبر کانٛہہ جاب مہ مِلہِ کیٚمہِ سۭتۍ میلہِ میٲنۍ تھوڑا فاینانشَل سَپوٹ ییٚمہِ سۭتۍ بہٕ اَتھ پَنٕنہِ زندگی منٛز ہا برونٛہہ لٔڑِتھ اَتھ مثلن سۭتۍ فاینانشَل سَپوٹس سۭتۍ چھِ ہیٚکان اِنسان پَنٕنہِ زندگی ہُنٛد اکھ بوٚڑ بار جنٛگ لٔڑِتھ وٕنکیٚنَس چھِ مےٚ اَکھ ایٚجُکیشَن مےٚ چھِ اَکھ سِکِل مےٚ چھِ اَکھ مایِنٛڈ سیٚٹ بہٕ گژھٕ برونٛہہ کُن بہٕ بہٕ اَکھ کَمپیوٗٹَر اِنجیٖنَر وٕنکٮ۪نَس چھُنہٕ حقیٖقَتَن مےٚ جاب کینٛہہ جاب نہ آسنہٕ کہِ وجہ سۭتۍ چھِ تھوڑا ذہری پریشان ییٚمہِ کہِ وجہ سۭتۍ بہٕ ہٮ۪کہٕ چھُس نہٕ پَنُن دۄہ کھۄتہٕ دۄہ پَنٕنۍ سٹڈیٖز برونٛہہ پَکنٲیِتھ کینٛہہ مگر الگ اللہ تعالیٰ ہن یوٚژھ یِم زندگی منٛز مےٚ پوٚرمُت چھُ تمہِ خٲطرٕ اگر نہٕ تِم سِکِل استعمال کرِ مےٚ میلہِ دۄہ کھۄتہٕ دۄہ ڈِجٹل مارکیٹنٛگ یا کمپیوٗٹر ساینس یا ہاڈوِیرس مُتعلق یا ڈیٹا بیس مینیجمینٹ سِسٹمس مُتعلِق یا آرٹفِشل اِنٹلِجنس مُتعلِق منٛز کانٛہہ تہِ جب یَتھ خٲطرٕ بہٕ اِلِجُل چھُس